کووِڈ سٹاٹ گٔیے تمہِ سۭتۍ ہَسا گٔے سٲنٛۍ بِزنٮ۪س واریاہ ختٕم تمہِ پَتہٕ ییٚمہِ پَتہٕ بی جے پی سَرکار ٲسۍ دَپان ہے تمہِ سۭتۍ ہَسا آے اَسہِ واریاہ سہولیت سون بِزنٮ۪س ہَسا گوٚو نَیہِ سَر سٹاٹ تمہِ پَتہٕ ہَسا گٔیے اَسہِ بِزنٮ۪س یَنہ پَتہٕ کووِڈ گٔیے تمہ سۭتۍ ہَسا گٔیے سُہ بِزنٮ۪س واریاہ پتھ واریاہ حَد کھۄتہٕ ژٔرۍ پتھ تمہ پَتہٕ ییٚلہِ بی جے پی سَرکار ہَسا بَنے اَسہِ ہَسا گٔیے آیہِ واریاہ چینٛج بِزنٮ۪سَس ہَر کانٛہہ لوٚگ پَننہِ پَننہِ کامہِ ہَر کانٛہہ لوٚگ پَننہِ پَننہِ کامہِ سٹاٹ کَرنہٕ آرام سان ہَسا کٲنٛسے نَسا کٔر نہٕ جَبَردَستی بِزنٮ۪س ہَسا گوٚو واریاہ پاوَرفُل یَنہٕ پٮ۪ٹھ سا کووِڈ مۄکلیٚو کووِڈَس مَنٛز ہَسا گٔیے اَسہِ واریاہ خَراب شُکُر چھ أسۍ امہِ گورمیٚنٹٕکۍ بی جے پِی گورمیٚنٹِکۍ یٔمۍ اَسہِ نَیہِ سَرٕ کار دیُت سٹاٹ فِٹ کٔرِتھ اَسہِ مَنٛز اتھ مَنٛز ہَسا چھِنہٕ اَسہٕ کٕہٕنۍ ٹٮ۪نشَن گَژھان نہَ چھِ کانٛہہ پریشٲنی گَژھان ہر کانٛہہ چھُ چاہے کانٛہہ ٹیوٗرزٕم چھ ڈِپاٹمیٚنٹ ٹیٚوٗرزٕم چھ پَکان ٹریفِک ٹریفِک روٗلٕز چھِ پَکان ہَر کانٛہہ ڈِپاٹ ہَر کانٛہہ بِزنٮ۪س ہَسا چھِ فِٹ پَکان چاہے کانٛہہ دُکاندٲری چھُ کَران چاہے کانٛہہ میوٕ کار چھُ کَران چاہے کانٛہہ سبزی کار چھُ کَران ہَر کانٛہہ چھُ پَنُن پَنُن چاہے کانٛہہ کِریان وول چھُ تِمن تہٕ ہَسا چھس تمن تہِ ہَسا اوس سٹاک مۄکلیومُت تمو ہَسا اوٚن سٹاک نَیہِ سَرم باقٕے باقٕے کامہِ لاجَکھ سٹاٹ کَرنہٕ اَسہِ ہَسا آیہِ امہ سۭتۍ بِزنٮ۪س گٔے پَنن پَنن کھَڑا کٕہٕنۍ ٹٮ۪نشَن نَسا گٔے نہٕ اَسہِ ہَسا گٔے فِٹ کارَس مَنٛز اَسہِ ہَسا ٲسۍ پروڈَکٹ مۄکلے پروڈَکٹ پروڈَکٹ تمن تمن ہٕنٛز کٔمی گٔیے تمہِ پَتہٕ ہَسا گٔے اَسہِ کار بیٚیہِ سٹاٹ